گورمِنٛٹ چھُ سُپیٚنٛڈ کران واریاہ زیادٕ پونٛسہٕ امہِ خٲطرٕ فنڈس چھُ سوزان یِم یِم یِم آرگنایزیشن چھِ آسان سُپٲرٹٕس خٲطرٕ یِم گایڈ چھِ کران یِم ہسا چھِ واریاہ پونٛسہٕ کرن کران خرٕچ اتھ پٮ۪ٹھ یِم چھِ اسہِ مطلب یِم سِٹڈی ین دِوان کہ تکیازِ بچس اتھۍ سُہ چھُ صحت تہِ روزان فٹ بیٚیہِ چھُ یہِ مطلب گیم تہِ گنٛدان اتھ منٛز چھُنہٕ تۄقصان کینٛہہ اتھ منٛز چھُ فٲیدے تِکیازِ اتھ چھِ پٮ۪ون أکِس بچس واریاہ امِس چھِ مطلب واریاہ پٮ۪وان امہِ خٲطرٕ اپرچونٹیز تُلٕنۍ کہ تِکایزِ یِم چھِ ہیٚکان سُپورٹسس لایق گٔژھتھ اس لیے مطلب پریتھ کٲنٛسہ بچس پرنس سۭتۍ سۭتۍ اکہ وۄنۍ اُکُن تہ خیال تھاوُن کیاز گورمینٛٹ چھُ سانہِ خٲطرٕ سوزان کیاز یِم فنڈس ونڈس تہِ کیازِ یِم بچہِ تہِ ہیٚکَن اتھ قٲبل بٔنتھ یِم تہِ ہیٚکَن او اۭں یِم تہِ ہیٚکَن انٹرنیشنل لیولہِ پٮ۪ٹھ گنٛدِتھ